بہٕ ہَسا چھُس یَژھان زیٛادٕ پَسَنٛد ٹرٛیوٕل کَرُن ٲں ییٚلہِ بہٕ ٹرٛیوٕل کَرٕ بہٕ چھُس اکثر گَژھان چنٛدی گَڑھ تہٕ چنٛدی گڑھ ہَسا چھِ خوٗبصوٗرت جاے ٲں سُہ چھُ صاف شہر تہٕ بیٚیہِ ہَسا چھِ تتہِ واریاہ فیسَلٹی تہٕ اَوٕ موجوب چھُس بہٕ گَژھان اگر یہِ ہَسا یہِ تتیٛک موسم ہَسا چھُ تتیٛک موسم تہٕ ییٚتیٛک ہَسا چھُ تقریبًا آسان سیم تہٕ ییٚتہ چھ پَتہٕ ونٛدَس مَنٛز آسان سردی اس لیے چھُس بہٕ زیٛادٕ پَسَنٛد آو مےٚ ہنٛدوستانَس مَنٛز زیٛادٕ ٹرٛیوٕل ٲں یہِ ہَسا یہِ اَگر گَژھُن گَژھہِ تہٕ چنٛدی گڑھ مےٚ ہَسا بہٕ ہَسا چھُس زٕ ترٛےٚ ؤری ہیٚتھ وونۍ گَژھان چنٛدی گڑھ تہٕ بہٕ چھُس زیٛادٕ کَران پسنٛد یہِ ہَسا یہِ اوٗرۍ گَژھُن تتہِ چھِ واریاہ فیسَلٹی تَتہِ چھِ یہِ ہَسا یہِ تَتہٕ چھِ یہِ ہَسا یہِ واریاہ فیسَلٹی یہِ ہَسا یہِ اَتہِ چنٛدی گڑھَس مَنٛز اگر تتہِ یۄس بٔڑ بار فیسلٹی چھِ تتہِ ٲں یہِ حظ تَتہِ چھِ ہاسپِٹَل چھِ تتہِ پرٛیٚتھ کُنیٛک یتھ اِنسان ییٚژھہٕ علاج کَرُن تتھ چھُ ییٚتہِ انسان ہیٚکان تَتہِ علاج کٔرِتھ تتِکۍ ڈاکٹر ہَسا چھِ یہِ ہَسا یہِ واریاہ اصٕل تَتیٛک سورُے دوا ہَسا چھُ اصٕل اس لیے چھِ تمام ہنٛدوستانٕکۍ وۄنۍ ہَسا گٔے مےٚ زٕ ترٛےٚ ؤری گَژھان تور تمام ہنٛدوستانٕکۍ یم تہِ بیٚمار چھِ تِم ہَسا چھِ زیٛادٕ پرٛیٚفر کران اوٗرۍ یُن یہِ ہَسا یہِ أڑۍ چھِ کران ٹرٛیوٕل اؤے موٗجوب تتہِ ہَسا چھِ کیٚنٛہہ خوٗبصوٗرت جایہِ یہِ ہَسا یہِ سُکھ لیک چھُ راک گارڈٕن چھُ ٲں یہِ ہَسا یہِ یہِ ہَسا یہِ چِڑیا گھر چھُ واریاہ جایہِ ہَسا چھِ تتہِ تِم یم وُچھِنۍ لایق چھِ اس لیے ہَسا چھُس بہٕ یہِ ہَسا یہِ زیٛادٕ پَسَنٛد کران اوٗرۍ گَژھُن تتھ چھُ بوٚڑ بارٕ وجہ یی تتہِ چھُ اِنسانَس ہیٚکان اگر انسانس کیٚنٛہہ تہِ پَننِس پانَس باسہِ گۄڈٕ چھُ پَنُن صحت تتہِ ہَسا چھیٚس یہِ فیسَلٹی زبردست تتہِ چھِ ہاسپِٹَل اَمہِ ٲں آیہِ تتِکۍ ڈاکٹر چھِ رٕتۍ تتہِ چھُ یہِ ہَسا یہِ تتِکۍ ٲں یہِ ہَسا یہِ مشیٖنَری چھِ واریاہ اصٕل تہٕ اس لیے ہَسا چھُ تتہِ ساروٕے کھۄتہ زیٛادٕ بیٚسٹہٕ علاج یُس گَژھان چھُ وُنٛکیٚن سٲنِس مُلکَس مَنٛز سُہ ہَسا چھُ گَژھان یہِ ہَسا یہِ اَتے تہٕ بیٚیہِ چھُس بہٕ یَژھان ٹرٛیوٕل ٲں پَسَنٛد کَرُن اگر یہِ ہَسا یہِ خۄداے ییٚژھہِ ہا ٲں حَجَس ٲں اگر خۄداے ییٚژھہِ ہا تہٕ سُہ گٔیے بٔڑۍ یہِ ہَسا یہِ نعمت ٲں تہٕ سُہ چھُنہٕ ٹرٛیولَس مَنٛز یِوان کیٚنٛہہ تہٕ وۄنۍ گوٚو سُہ چھُ یوان اتھ مَنٛز سُہ تہِ چھُ یہِ ہَسا یہِ اَکہ چیٖز چَکَر دوٚیمہ چیٖز چھ سۄ تہِ چھِ بٔڑ بار عبادت تہٕ یمے زٕ چھِ شایہِ چھِ مےٚ زیٛادٕ پَسَنٛد